بہٕ ہَسا وَنہٕ پانٛژھ نمبر یِم دَہِہ پٮ۪ٹھ دَہَن لَچھَن تانۍ یِوان چھِ پٕنٛژٕہ پانٛژٕ سَتَتھ اَکھ ساس پٕنٛژٕہ نَوسا نَمنمَتھ ساس نَوشیٚتھ پانٛژٕہٲٹھ ژُوَنٛزاہ ساس ژور ہَتھ ترٛوٚوُہ